ہیلو السلام علیکم آ اَصٕل پٲٹھۍ تُہۍ چھُو حظ ٹھیٖک تۄہہِ حظ اوسُو مے اوترٕ فراک سوٗٹھ سُومُت تُہۍ چھُو نہ حظ تُہۍ سُہ چھُ مےٚ کھوٚل گژھان تَتھ چھُنہٕ مےٚ فِٹِنٛگ بَرابر کِہیٖنۍ تہِ بہٕ کَر اَنہٕ ٹھیٖک حظ چھُ بہٕ حظ اَنہٕ صُبَحس تُہۍ دِیٖزیو تیٚلہِ مےٚ یہِ شریٖتھ تہٕ اَتھ گژھن مےٚ فِٹِنگ سیوٚد